وَعلیکُم اَسلام اَسلامُ علیکُم سُمایِل ڈیٚنٹٕل کِلنِک پیٚٹھ چھِوا یہِ ؤنۍتو مےٚ تُہۍ کَمہِ کَمہِ دۅہ چھِوٕ اَتہِ آسان ٹھیٖک مطلب جُمعہٕ وَرٲے ہیٚکو أسۍ کُنہِ تہِ دۅہ یِتھ ٹھیٖک ٹھیٖک دَنٛدن چھِوا فِلِنٛگ کَران اَتہِ ٹھیٖک ٹھیٖک تیٚلہِ کَرناو تیٚلہِ تُہۍ ؤنِو بَہتر چھا گژھان سِمپِل فِلِنٛگ کِنہٕ لیٚزَر فِلِنٛگ سۅ کٍتِس تام ہیٚکہِ گژھِتھ ٹھیٖک مطلب پَگاہ ہیٚکوا تیٚلہِ أسۍ یِتھ چَلو چَلو ٹھیٖک ٹھیٖک چَلو چَلو اَسلامُ علیکُم